مےٚ حظ چھِ بٲے زٕ بہٕ حظ چھَس بیٚنہِ اَکھ میانٮ۪ن بایَن حظ چھِ اکھ مِزاز مےٚ حظ چھُ بٛیاکھ مِزا تٕم حظ چھِ کھٮ۪وان آچار بہٕ چھَس نہٕ کھٮ۪وان کِہیٖنۍ بیٚیہِ حظ چھِ أسۍ مےٚ حظ چھِ بٲے کَران پٔج کٲم أسۍ حظ چھِ گرِ پٔج اَتہِ اَسہِ شَکٕل تہِ رَلان پانہٕ ؤنۍ کِہیٖنۍ أکِس چھِ اَکھ شَکٕل بیٚکِس چھٚ بیٛاکھ شَکٕل میاین بایَن حظ چھِ اَکھ مِزاز مےٚ چھِ بیٛاکھ مِزاز تِم چھِ واریاہ غصہٕ کَران بہٕ چھَس نہٕ کَران کِہیٖنۍ تِم حظ چھِ واریاہ تیز مِزاز مےٚ نہٕ حظ چھُنہٕ تیز مِزاز کیٚنٛہہ بہٕ حظ چھَس نَرٕم مِزاز بیٚیہِ حظ چھِ میٲنۍ بٲے کھٮ۪وان زیادٕ ماز لٲگِتھ دۄد بہٕ نَہ حظ چھَس نہٕ سُہ کھٮ۪وان کِہیٖنۍ بہٕ حظ چھَس کھٮ۪وان تیز تیز تِم حظ چھِ صِرف لَگان لڑٲے نہ دۄد لاگو مازٕ بہٕ چھَس وَنان نہ اَسہِ چھُنہٕ دۄد لاگ کیٚنٛہہ مےٚ چھِ کھرن سُہ چھِ وَنان نیر گژھ کھےٚ ژےٚ کَتہِ چھوٕے کھوٚن اَسہِ چھِ بَناوٕنۍ بیٚیہِ أسۍ حظ چھِ لڑٲے تہِ کَران تیٖژا پانہٕ ؤنۍ بٲے بارٕنۍ پیار تہِ چھِ واریاہ پان اَسہِ حظ چھِنہٕ مول کِہیٖنۍ اَسہِ حظ چھِ پٔچ کٲم کَران وٕنۍ گَرِ اَسہِ حظ چھِ بٲیی چَلاوان کارٕبار وارٕ بار تِم حظ چھِ تور یِوان یہِ وانہٕ پٮ۪ٹھ اَگر اَسہِ ژھوٚرٕے آسہِ روٚنمُت تِم چھِ وَنان ہَےماز گیٛازِ روٚن نہٕ نہٕ ہُہ کیٛاز کوٚر رُ نہٕ اَسہِ حظ چھِ تیٖژاہ لَڑٲے تہِ گَژھان یہِ تہِ گژھان یہِ بیٚیہِ حظ چھِ اَسہِ رَنٛگ تہِ میانٮ۪ن بایَن چھِ زیادٕ یِم پَسنٛد بہٕ چھَسے زیادٕ لَگان کرٛہُن تِمَن چھِنہٕ کرٛہُن پَسنٛد کِہیٖنۍ تٕمَن چھِ بَدَل بَدَل رَنٛگ بَسان أسۍ حظ چھِ لَڑٲے تہِ کَران واریاہ تہٕ پیار تہِ کَران واریاہ بہٕ حظ چھَس کُنی بیٚنہِ مےٚ حظ چھِ تِم پیار تہِ کَران واریاہ بیٚیہِ حظ چھُ اَسہِ گَرَس منٛز واریاہ پرٛابلِم تہِ حظ چھِ بہٕ حظ چھَس لاٹلی تِمَن مےٚ چھِ تٕم صحیح پیار کَران پِتٕر وِتٕر سٲری ماسہٕ واسہٕ تِمَن حظ چھِ میٛانٮ۪ن باین تہِ اَکھ حظ چھِ أکہِ مِزاز بیٛاکھ حظ چھِ بیٚکہِ مِزاز أسۍ حظ چھِ ترٛےٚ بٲے بارٕنۍ ترٛیو مِزازو چھِ أسۍ بٔے بارٕنۍ ترٛیو مٕزازو لَکٹِس بٲیِس تہِ مےٚ حظ چھِ یہِ زیادٕ لَڑٲے گَژھان أسۍ حظ چھِ زیادٕ لَڑٲے تہِ کَران پان ؤنۍ أسۍ حظ چھِ أسۍ حظ چھِ لَڑٲے تہِ کَران واریاہ اَسہِ حظ چھِ پیار تہِ واریاہ مےٚ حظ چھِ اَتھ اَکھ بوے حظ چھِ اَسہِ زِ مےٚ حظ چھِ بٲے زِ مٔٹۍ بہٕ حظ چھَس تِہنٛدِ کھۄتہٕ زٲوِج تِم حظ چھِ مےٚ مٔٹۍ اَکھ بوے حظ یُس اَسہِ بوٚڑ بوے چھِ سُہ حظ چھِ اَسہِ زیادٕ موٚٹ پَہمَتھ بہٕ چھَس تٔمۍ سٕنٛدۍ کھۄتہٕ بیٛاکھ حظ چھُ اَسہِ واریاہ زٲویُل أڑۍ چیٖز حظ چھِ اَسہِ پانہٕ ؤنۍ رَلان أڑۍ ہَسا چھِنہٕ کِہیٖنۍ رَلان أڑۍ چھِ رَلان أڑۍ نہٕ کِہیٖنۍ مےٚ چھِ اَکھ مِزاز تِمَن چھِ بیٛاکھ مِزاز لَکُٹ بوے حظ چھِ اَسہِ واریاہ نَرم بوٚڑ بوے حظ چھِ مےٚ تیز واریاہ بہٕ حظ چھَس پانہٕ نَرم اَسہِ حظ چھِ لَکٹِس تہٕ مےٚ ہِیٚیِس بٲیِس رَلان پانہٕ ؤنمِزاز واریاہ یُس اَسہِ بوٚڑ ہیوٗ سُہ حظ چھِ واریاہ تیز اَسہِ سُہ حظ چھُ تیز اَسہِ واریاہ بوٚڑ بوے حظ چھِ اَسہِ واریاہ تیز لَکُٹ حظ چھِ اَسہِ نَرم اَسہِ حظ چھِ سورُے بار تٔمِسٕے لَکٹِس بٲیِس پٮ۪ٹھ اَسہِ حظ گُزریو مول پَتہٕ روتھ اَسہِ تٔمی سورُے کاربار تٔمِس حظ چھِ أسۍ زیادٕ پیار کَران لَکٹِس بٲیِس أسۍ سُہ حظ چھِ اَسہِ واریاہ نَرم واریاہ نَرم حَدٕ کھۄتہٕ زیادٕ نَرم سُہ حظ چھِ اورٕ یِوان دُکان پٮ۪ٹھ نیران پَتہٕ سوٚوُر تَتہِ حظ چھِ سُہ کٲم کَران تورٕ یِوان پَتہٕ حظ چھِ آسان بوٚڑ بوے تِتِس کالَس دُکانَس أسۍ حظ چھِ پَکناوان تٔتھۍ پٮ۪ٹھ گَرٕ وارِیاہ زیادٕ

أسۍ حظ چھِ واریاہ زیادٕ پیار کَران لَکٹِس بٲیِس